سٲنِس ایرِیاہس منٛز چھِ وارِیاہ یِم گٮ۪مہٕ چھِ یِوان گِنٛدنہٕ کھو کھو چھِ یِوان گِنٛدنہٕ یا زیادٕ پہنٮ۪تھ ییٚتہِ چھِ یِوان یپٲرۍ گرمس چھِ گِنٛدن تَتھ چھِ وَنان کٲشٕر پٲٹھۍ گرمس گِنٛدُن اَتھ گرمہٕ کھو کھو چھِ أسۍ سمپٕلی چھِ تِمن پٕلیر اکھ چھِ ٲڑۍ چھِ بیٚہوان ٲڑۍ چھِ روزان کھڑا تہٕ تمہِ کَران چھِ اَوُٹ اکھ أکِس یُس گرمس چھِ یہِ چھِ اکھ اصٕل گیم یُس سانہِ سایڈٕ گِنا گِنٛدنہٕ چھُ یِوان اَتھ منٛز چھِ یِوان اَتھ منٛز چھِ زٕ ٹیٖم آسان اَتھ منٛز چھِ یِوان کترِ نِنہٕ سَتھ کترِ أسۍ چھِ نِوان اَتھ منٛز بیٚیہِ چھِ اکھ بال نِوان تمہِ بالہِ سۭتۍ چھِ آسان یِم کترِ یہِ دٲرِتھ دِنہِ پتہ چھِ یُس اکھ ٹیٖم چھُ کَران دٲرِتھ دِوان بیٛاکھ ٹیٖم چھُ بیٚکِس کَران اَوُٹ ییٚمِس سَہ بال اِیی سُہ تہِ چھُ گَژھان تمہِ تَتھ منٛز تَتھ منٛز سُہ اَوُٹ یہِ اَتھ منٛز وارِیاہ مَزٕ یِوان بچن اَتھ یہِ چھُ وارِیاہ اصٕل گیم اکھ یہِ چھُ اٮ۪نجاے کَران اِنسان اَتھ منٛز چھِ مین یُس چیٖز چھُ سُہ چھِ یِمَے سَتھ کترِ چھِ اَتھ منٛز نِوان أسۍ بیٚیہِ چھِ نِوان بال